ییٚلہِ أسۍ کانٛہہ بٲڈ مَطلَب کانٛہہ جانوَر چھِ وٕچھان ہَوہَس مَنٛز وٕڑان أسۍ چھِ آسان تَتھ تَمہِ آیہِ وٕچھان زِ اِنسان چھِ ہٮ۪کان پرٛٮ۪زنٲیِتھ دوٗری وۄنۍ چھ کانٛہہ مَطلَب مطلب کانٛہہ بٲڈ آسان یِم واریاہ واریاہ ہیوٚر چھِ آسان وٕڑان تِم چھِنہٕ یِوان أچھو سۭتۍ اَتھِ کِہیٖنۍ تَمہِ سۭتۍ چھِ أسۍ کانٛہہ مَطلَب یہِ آی گایڈ کران یوٗز مَطلَب فیٖلڈ گایڈ چھِ أسۍ کران یا مَطلَب موبایل ایپ چھِ أسۍ کران یوٗز موبایل ایپو سۭتی چھِ یہِ مَطلَب اَتھِ یِوان مَطلَب اگر کانٛہہ بٲڈ آسہِ واریاہ ہیوٚر سُہ تہِ چھِ یِوان واریاہ اَتھِ یا مَطلَب آز چھِکھ نٔیی نٔیی مطلب فون درٛامٕتۍ یمو سۭتۍ أسۍ دوٗرِ پٮ۪ٹھَے مَطلَب واریاہ زوٗم چھِ آسان تِمن فونن أسۍ چھِ واریاہ دوٗرِ پٮ۪ٹھ کران تِم مَطلَب کیاہ کیچ کران تِم بٲڈٕس مَطلَب وٕچھان چھِ أسۍ تِم چھِ یِوان واریاہ دوٗرِ پٮ۪ٹھٕ تہِ اِنسانَس اتھِ یا بدل کانٛہہ بدر کانٛہہ بدل کانٛہہ مٮ۪تھٲڈ چھِ أسۍ یوٗز کران اَمہِ خٲطرٕ بٲڈ مَطلَب ییٚمہِ ساتہ أسۍ مَطلَب بٲڈ واچِنٛگ چھِ آسان کَران مَطلَب ہُہ بٲڈ چھِ یہِ یا یہِ بٲڈ چھِ یِتھ پٲٹھۍ تَمہِ خٲطرٕ چھِ أسۍ مَطلَب زیاد تر چھِ انسان کران موبایل ایپَے یوٗز بیٚیہِ چھِنہٕ کانٛہہ مٮ۪تھٲڈ کران یوٗز کِہیٖنۍ